ییٚلہِ تہِ اِنسان ٹرٛٮ۪کَس پٮ۪ٹھ گَژھان چُھ تہٕ اَمہِ پَتہٕ نَہ چُھ اَکھ ٹایِم واتان زِ ییٚلہِ أسۍ پَنٕنۍ ٹرٛیکِنٛگ پَنٕنۍ چھِ خَتم کَران مےٚ چھےٚ ہمیشہِ آمٕژ یِہٕے فیٖلنٛگز ییٚمہِ سات تہِ مےٚ ٹرٛٮ۪کِنٛگ مۄکلیو اَمہِ پَتہٕ آس بہٕ واپَس گَرٕ تہٕ گَرٕ وٲتِتھ اوس مےٚ یہِ ہسا یہِ بیٚیہِ مطلب دِل آسان تُکنَتھٕے مایِل گومُت تہٕ بہٕ اوسُس یَژھان زِ بہٕ نیرٕ ہا بیٚیہِ تہٕ بیٚیہِ کَرٕہا بہٕ ٹرٛٮ۪کِنٛگ تِکیازِ ییٚلہِ تَتیٚنَس نیچَر چُھ وٕچھان پیٖس چھِ وٕچھان شانتی چھِ وٕچھان اِنسان چھُ سٮ۪ٹھاہ مطلب خۄش گَژھان تِم چیٖز وِچِھتۍ تہٕ اِنسان چُھ بیٚیہِ یَژھان تور گَژھُن